اَسلامُ علیکُم اَسہِ حظ چھُ ییٚتٮ۪ن بُک سٮ۪لَر اَکھ پنٛنہِ سٕے گامَس منٛز آکٕسفٲڈ یَتھ ناو چھُ بہٕ چھَس سارے کِتاب لگ بگ تٔمۍ سٕے نِش اَنان پرٛٮ۪تھ ساتہٕ کانٛہہ تہِ مطلب پَرنہٕ خٲطرٕ آسہِ کانٛہہ تہِ چیٖز ضٔروٗرت سُہ چھَس بہٕ تٔمۍ سٕے نِش اَنان تہٕ یا سکٮ۪نٛڈ ہینٛڈ بُک شاپ تہِ چھِ اَسہِ اَکھ ییٚتٮ۪ن بیٚیِس گامَس منٛز سٲنِس گامَس منٛز چھُنہٕ کِہیٖنۍ نہٕ البتہ بیٚیِس بیٛاکھ نزدیٖکی گام چھُ اَسہِ ییٚتٮ۪ن تَتہِ چھُ اَسہِ سکٮ۪نٛڈ ہینٛڈ بُک شاپ اَکھ ییٚتٮ۪ن یِم سکٮ۪نٛڈ ہینٛڈ بُکٕس چھِ اٮ۪ولیبٕل آسان تقریٖباً ہرکُنہِ قٕسمٕچہِ کِتاب ییٚتہِ چھِ اَسہِ مِلان تہٕ ڈِسکاوُںٛٹ چھُ تَتہِ آسان پنٛژ مطلب پنٛژاہ پٔرسَںٛٹ چھُ لٮ۪س دِوان تِم پنٛژاہ پٔرسنٛٹ کَم پنٛژٕہَنٕے پٔرسنٛٹَن پٮ۪ٹھ چھِ اَسہِ مِلان کانٛہہ کانٛہہ تہِ کِتاب تَتٮ۪ن کُنہِ تہِ قٕسمٕچ کانٛہہ تہِ کِتاب آسہِ ضٔروٗرت سۄ تہِ چھِ تَتہِ کَم قۭمتَس پٮ۪ٹھ مِلان یا کِتابو وَرٲے یِم باقٕے تہِ چیٖز چھِ ضٔروٗرت پَرنہٕ خٲطرٕ لَگان کُنہِ ساتہٕ یِم میپٕس ویپٕس یا کینٛہہ چاٹٕس چھِ آسان ضٔروٗرت اَسہِ یا یِم اِنڈیَن مٮ۪ڈ میپ چھُ آسا ن یہِ پُلٹِکَل پا یہِ میپہٕ فِزِکَل میپ یا ؤرٕلڑُک پُلٹِکَل فِزِکَل میپ یا اَمہِ علاوٕ یِم پیٖریاڈِک ٹیبٕل چھُ ضٔروٗری یہِ آسان تَمہِ علاوٕ تہِ کینٛہہ میپ چھِ تِم چھِ واریاہ مطلب سَستَس سَستہٕ مِلان اَسہِ کَم قۭمتَس منٛز مِلان کِتاب تہِ چھِ واریاہ کَم قۭمتَس پٮ۪ٹھ مِلان تَتہِ تہٕ سُہ تہِ چھُ واریاہ اَصٕل مگر یہِ تَتہِ چھِ سکٮ۪نٛڈ ہینٛڈ کِتاب مِلان تہٕ سٲنِس گامَس منٛز چھُنہٕ سُہ کینٛہہ سُہ چھُ بیٚیِس گامَس منٛز